السلام عليكم ورحمة الله وبركاته بہٕ ہسا ونو تۄہہِ پنٕنۍ ڈیٹ یِم مےٚ یاد چھِ پنٛدہ اگست زٕ ساس اکھ امہِ دۄہ چھُس بہٕ حظ زامُت آ تٕرُوہ فروری زٕ ساس ژۄدہ امہِ دۄہ ہسا آیاو سہلاب کشمیٖرس منٛز ترٛیٚیِم ڈیٹ ہسا چھُ یہِ ژۄوُہ جنوری ژۄوُہ جنوری زٕ ساس کُنوُہ امہِ دۄہ ہسا آیاو کووِڈ ژوٗرِم ڈیٹ حظ چھُ یہِ پندہ مارٕچ زٕ ساس اکوُہ امہِ دۄہ ہسا اوس مےٚ بٲیِس خانٛدر آ پونٛژِم ڈیٹ چھُ یہِ شُرا مارٕچ زٕ ساس زٕ تووُہ امہِ دۄہ ہسا امہ دۄہ ہسا أنۍ مےٚ پننہِ خٲطرٕ موٹر سایکل بایِک